آ سٲنِس ایریاہَس منٛز اوس ہنٛدوارہ اِتھ پٲٹھۍ ہاسپِٹَل ییٚتہِ زِ گۄڈٮ۪تھ آسہٕ واریاہ زیادٕ لَکچہِ بِلڈِنٛگ یِمَن مںٛز ژٮ۪ل تہٕ ٹوٚنٛگُر اوس گژھان زِ ڈاکٹر تہِ ٲسۍ کَم بیٚیہِ ٲس نہٕ تِژھ صفٲیی تہِ کِہیٖنۍ بیٚیہِ ٲسۍ نہٕ زیادٕتر تَتھ منٛز نفر تہِ واتان تَتھ ٲسۍ گژھان ژٮ۪ل تمہِ پَتہٕ کٔر تٕمو اِمپرٛوٗمٮ۪نٛٹ بَنایکھ ترٛےٚ ژور بِلڈِنٛگ واریاہ زیادٕ بَجہِ ژور بِلڈِنٛگ بَنایکھ یِم واریاہ زیادٕ أصٕل تہٕ خوٗبصوٗرت بَنایکھ یِمَن منٛز ہرکانٛہہ فیسلٹی تھایکھ ایویلیبٕل زِ ہوا اے سی تہِ چھِ تمَن منٛز صاف بیڈروٗم چھِ تمَن منٛز اگر اَسہِ کَنٹین آسہِ تَتہِ کینٛہہ تہِ اَنُن سُہ بَنہِ تَتہِ اَسہِ واریاہ چیٖز بیٚیہِ ڈاکٹر تہِ آے تَتہِ واریاہ وٕ ایٚمہِ بروںٛہہ ٲس ہُہ ڈاکٹرن ہٕنٛز کمی تَتہِ آسان زِ تَتہِ آے واریاہ اِمپرٛوٗمٮ۪نٛٹہٕ بیٚیہِ سُہ ہاسپِٹَل تہِ چھُ واریاہ أصٕل زِ تَتہِ چھِنہٕ باسان ژینا تیوٗت کینٛہہ پرٛٲنِس ہَسپَتالَس منٛز اوس اَڑٮ۪ن دَم گژھان کیٛازِکہِ تَتہِ ٲس نہٕ اے سی یِچ فیسلٹی کینٛہہ یَتھ ہِوِس ہَسپَتالَس منٛز چھِ اے سی یِچ فیکَلٹی اے سی یِچ اے سی ایویلیبٕل اسی لیے چھِ یہِ واریاہ زیادٕ ہاسپِٹل أصٕل آز امہِ بروںٛہہ اوس نہٕ ایُتھ کینٛہہ اَتھ چھِ واریاہ زیادٕ اِمپرٛوٗمٮ۪نٛٹہٕ آمٕژ